واریاہ مَشکِلات چھِ یِم گا یِم سانین گامن ہند شُرۍ چھِ تِمن چھِ واریاہ مپشکِلات گژھان مان ژٕ پَنُن یہِ خاب چھُکھ آسان کانٛہہ گِندنُک مان ژٕ کانھہ چھُ دپان بہٕ گندٕ ہا کِرکَٹ ییٚتہِ چھُ نہٕ تَمہِ آیہِ زمیٖن آسان گراوُنڈ چھُ نہٕ ییٚتہِ اَمہِ آیہِ آسان ییٚتہِ اَگر آسہِ تہِ کُنہِ جایہِ زمیٖن ییٚلہٕ تَتہِ چھُ آسان دوٚب مان ژٕ تَمہِ آیہِ پٕلین چھُ نہٕ آسان کینہہ یَتھ منٛز انسان بیٹس سۭتۍ گِندتھ کانٛہہ پَتہٕ دَپپہِ کانہہ بہٕ گندٕ بدل کانہہ گیم فُٹ بال گِند تَمہِ آیُک گروُنٛڑ چھُنہٕ توٗت بوٚڑ گراوُنڈ چھُ نہٕ آسان کیٚنٛہہ بیٚیہِ چھِ تَتھ کَنہِ آسان گراونڈس تَتھ منٛز کیاہ فٹ بال گنٛدِ میٚنٹین چھِ نہٕ آسان تِم کٔرِتھ کیٚنٛہہ گاسہٕ چھُ آسان یِتھٕے کٔنۍ پَتہٕ دَپہِ کانہہ بہٕ گندٕ والی بال تَتہِ اَگر نیٹ لاگن یِم چھِ ژٔٹِتھ آسان تھٔمٕتۍ دیمہِ دوہ بیٚیہِ دوہ چھِ یِم نیٹ آسان ژٔٹِتھ بیٚیہِ یِوان یِتھٕے کٔنۍ واریاہ گیمہٕ اِنسانس کوچ آسُن کوچ چھُ نہٕ ییٚتہِ ایٚولیبٕل تمہِ آیہِ کینٛہہ یتہِ چھُ واریاہ مُشکِلات یِوان یِمن یِم سُپوٹٕس یَم گندان یِم گیمہٕ چھِ تِمن چھِ واریاہ مُشکِلات یِوان